اَسلام علیکُم وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُ حظ اہن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُ حظ ٹھیٖک پٲٹھۍ سٲری حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُ حظ سٲری ٹھیٖک آچھا تُہۍ ؤنتو مےٚ تُہۍ ؤنتو مےٚ اہن حظ آ ٹھیٖک پٲٹھۍ بہٕ وَنہو تۄہہِ اَصٕل پٲٹھ کیاہ کوٚت چھُ گژھُن تہٕ کیاہ کَرُن تۄہہِ گۄڈٕ ؤنۍ تو مےٚ تُہۍ کَتہِ پٮ۪ٹھ آیوٕ تہٕ تُہۍ کَتھ منٛز آیوٕ اہن حظ

آچھا اچھا یہِ حظ چھِ واریاہ خوٗبصوٗرت جاے تۄہہِ آسوٕ بوٗزمُت کَشمیٖرُک یہِ چھِ دُنیاہَس منٛز مٔہشوٗر جاے تہٕ خوٗبصوٗرت جاے ییٚتہِ حظ چھِ واراہ واریاہ پارکہٕ چھِ ییٚتہِ یِمو منٛز حظ چھِ پہلگام چھُ اَکھ ٹوٗرِسٹ سٮ۪نٹَر اور حظ چھِ نٮ۪برِمیو مٔلکَو پٮ۪ٹھ لُکھ یِوان پانَس سٲر کَرنہِ یہِ اور حظ چھِ تۄہہِ گژھُن بیٚیہِ حظ چھُ تۄہِہ پہل یور گژھُن گُلمرگہِ سۄنہٕ مرگہِ ہٲروَن اَچھٕ وَل کۄکَر ناگ ییٚتہِ حظ چھِ واریاہ بَجہِ پارکہٕ واریاہ خوٗبصوٗرت تہِ تِمَن منٛز حظ چھِ ہوٹَل تہِ اَتہِ تُہۍ ہٮ۪کِو ہوٹلَس منٛز تہِ بِہِتھ

جَسٹہٕ پارَک پارَک حظ پارَک ووٚنمو نہ پہلگام چھِ یہِ چھِ گُلمرگ چھِ یہِ چھِ سۄنہٕ مرگ چھِ ہٲورَن چھِ اَچھٕ وَل کۄکَر ناگ یِم حظ چھِ سارے سارے واریاہ خوٗبصوٗرت پارکہٕ بیٚیہِ حظ چھُو یہِ ییٚتِکۍ خاندر حظ چھِ واریاہ خوٗبصوٗرت وٕچھان یِوان مَناونہٕ مےٚ حظ چھِ پِتٕر بیٚنہِ خاندَر تُہۍ حظ یی زیو یور تۄہہِ حظ چھ بہٕ دعوت دِوان یَتھ خاندرَس منٛز تُہۍ یی زَیو یور تُہۍ وٕچھِو ییٚتِچ مٲنٛزرات وٕچھِو ییٚتہِ کتھ پٲٹھۍ چھِ گٮ۪وان ییٚتہِ کِتھ پٲٹھۍ چھِ سال رَنان ییٚتہِ چھِ واریاہ خوٗبصوٗرت یہِ خاندَر گژھان تُہۍ یی زیو یَتھ خاندرَس منٛز ضٔروٗری کَہوٕ حظ چھِ کَشمیٖری کَہوٕ یِتھ پٲٹھۍ کَشمیٖری نُن چاے چھِ تۄہہِ ہاوہو أسۍ یِم سٲری ژٕ ییٖزِ ییٚتہِ ژٕ ییٖزِ یور مٮ۪شَدِشا گۄڈنٮ۪تھٕے حظ چھِ آسان یَتھ میٚتھ حظ چھِ آسان کَباب حظ چھِ آسان ژامَن چھِ آسان رِستہٕ چھِ آسان روگَنجوش چھِ آسان یَکھٕنۍ چھِ آسان ییٚتہِ چھِ واریاہ واریاہ سِنۍ یِوان بَناونہٕ یِمَن خاندرَن پٮ۪ٹھ تُہۍ وٕچھِو نہ حظ سورُے ییٚتہِ اہن حظ واریاہ خوٗبصوٗرت حظ چھِ یِم واریاہ میٖٹھۍ حظ چھِ یِم مَزٕ حظ چھُ لَگَان اَسہِ خاندرَن پٮ۪ٹھ یِم حظ چھِ لاگَن یِم حظ چھِ لاگَان مَرٕد حظ چھِ لاگَان کٔمیٖز یَزار چھِ لاگَان پٮ۪نٛٹ شٲٹ چھِ لاگَان ٹوٗپۍ حظ چھِ یِم ییٚلہِ عیٖد چھَ آسان کٔمیٖز یَزار چھِ لاگَان ٹوٗپۍ چھِ دِوان یِمَن چھِ واریاہ پَسنٛد یِتھ پٲٹھۍ پَکُن وَتھُن بیٚیہِ چھِ یِم یِم حظ چھِ زَنانہٕ حظ چھِ لاگَان پھٮ۪ران کَشمیٖری پھٮ۪ران حظ چھِ یہِ اہن حظ زَنان مٔہنِو حظ چھِ لاگَان پھٮ۪ران بیٚیہِ مہ حظ چھےٚ ضروٗرت سٲنۍ آرٹ حظ کَشمیٖرُک اہن حظ کَشمیٖرَس منٛز حظ چھِ کانٛگرِ بَناوان تِم حظ چھِ أسۍ وَندَس منٛز تِمَن چھِ أسۍ نار بَران تِمو سۭتۍ چھِ أسۍ پانَس تہِ وٕشنیر کَران بیٚیہِ حظ چھِ یِم حظ کیا چھِ اَتھ وَنان اَکھ چھِ بَناوان یہِ حظ یہِ ہَے ؤنمو نہ کانٛگٕر چھِ بَناوان کۄنٛڈلہٕ چھِ بَناوان یِم حظ کرٛال چھِ وَنان بانہٕ بَناوان بانہٕ بیٚیہِ حظ چھِ یِمہٕ چھان حظ چھِ یِم مَکان وَکان پَش چھِ بَناوان دارِ بَناوان ییٚتہِ حظ چھِ مکان ییٚتہِ گژھِ آسُن اَکھ پور تہِ زٕ پور تہِ ییٚتہِ ییٚمِس یُتھ آسہِ اِنسانَس بیٚیہِ حظ گژھِ چھِ ییٚتہِ پَش ضٔروٗری مگر ییٚتہِ حظ چھِ شیٖن پٮ۪وان وَندَس تَتھ چھِ أسۍ پٮ۪ٹھ پَش بَناوان اَوَے موٗجوٗب ہن حظ یورٕ چھِ سَردی آسان کینٛہہ نہ حظ چھِ پَرواے تُہۍ یی زیو ضٔروٗری سون گَرٕ یی زیو تُہۍ بیٚیہِ حظ دِژ مےٚ تۄہہِ دعوت تہِ اَسہِ چھِ یہِ خاندَر تُہۍ یی زیو اَتھ خاندرَس منٛز تہِ اَتھ مَریجَس منٛز تہِ یی زیو تہٕ اِنشاءاللہ بیٚیہِ زِ لَٹہِ کَرو أسی بیٚیہِ مُلاقات اَسَلام علیکُم